السلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ آ یہِ پھٮ۪رنَن پانٛژَن حظ اوس تِلہٕ لاگُن

آچھا ریٹ کیٛاہ حظ چھِ یِمَن

اچھا ٹھیٖک یہِ اَتھ کوٗتاہ یہِ لگہِ تِلہٕ تولہٕ کۭتیٛاہ لَگن اَتھ نَہ مےٚ چھِنہٕ اَمِچ زیادٕ پَتہ کیٚنٛہہ تہٕ تُہۍ اگر پھٮ۪رَن وٕچھُو پَتہٕ ؤنِو تُہۍ کوٗتاہ لَگہِ اَتھ تہٕ اچھا ٹھیٖک ٹھیٖک ٹھیٖک نَہ اَتھ اَتھ چھُو زٕ زٕ چھُو اَتھ منٛز مخمَل تہٕ ترٛےٚ چھِ ووٗلکِی

ٹھیٖک ٹھیٖک اچھا اَ یِمَن کوٗتاہ ٹایِم لگہِ پانٛژَن پھٮ۪رنَن نَہ آز چھُس بہٕ ونان تی مےٚ چھِ یِم مان ژٕ پانٛژھِ دۄہہِ پَتہٕ ضوٚرَتھ پانٛژھِ دۄہہِ

پنٛداہ دۄہ لَگن یِمَن وٕ گژھِ نَہ جلدی پَہم کیٚنٛہہ تہٕ مجبوٗری چھِ کہِ حظ چھُو ونان اچھا ٹھیٖک اچھا آ کَم اَتھ گژھیٛا کَم پَتہٕ کیٚنٛہہ تولَس مطلب تُہۍ چھُو ونان پٕنٛژٕ شَتھ أکِس بیٚیہِ کِس چھُو پَنٛداہ شَتھ ونان کَم گژھِ سا کیٚنٛہہ اَہن حظ آ اَہن حظ آ اَہن حظ آ

اَہن حظ آ کٔرِو حظ آ بہٕ حظ اَنو تۄہہِ یِم پَتہٕ اوٗرۍ پتَے أسۍ کرو پَتہِ أتی کَتھ ٹھیٖک چھُ نہٕ حظ اَدٕ حظ اَدٕ حظ